وعلیکم اَسَلام

وعلیکم السلام اہن حظ تُہۍ چھِو ٹھیٖک پٲٹھۍ تُہۍ چھِو ٹھیٖک اچھا وٕنِو وٕنِو کیٛاہ دٔلیٖل اہن حظ آ آ

ٹھیٖک چھُ تۄہہِ کَر چھُو مَطلب خانٛدَر کر چھُو ٹھیٖک ٹھیٖک آ ٹھیٖک ٹھیٖک چھُ بہٕ کَرٕ میٚہِنٛدی میٛہِنٛدی ڈِزایِنَر تہِ کَرٕ بہٕ یورَے بہٕ کر سورُے پٕلان پانَے تِمَن دۄہَن تہٕ اگر فوٹوگرٛافی تہِ آسہِ ضوٚرَتھ ٹھیٖک ٹھیٖک ییٚکیٛاہ میٛٲنِس میٛٲنِس یَتھ منٛز چھِ سورُے میٚہِنٛدی رات کہِ خٲطرٕ تہِ گاوُن تہِ مِلان لیٚہنٛگا تہِ میلان میکَپ آٹِسٹ سُہ تہِ چھِ اٮ۪ولیبل کٕہۭنۍ تہِ چھُنہٕ تۄہہِ ٹٮ۪نشین ہٮ۪نٕچ ضوٚرَتھ تُہۍ وٕنِو مےٚ صِرِف یُتُے یوت کہِ میکَپ چھُو تۄہہِ سِلکان کَرُن کِنہٕ اٮ۪چ ڈی مےٚ کَرُن ٹھیٖک ٹھیٖک ٹھیٖک چلو بہٕ کَرٕ تۄہہِ وَٹسیپ واٹسیپَس پٮ۪ٹھ کَرٕ بہٕ تۄہہِ یہِ تَتھ کیٛاہ وَنان مَسیج فی ڈِٹیل وی ڈِٹیل تھاوٕ بہٕ تۄہہِ تَتھ پٮ۪ٹھ مَسیج پٮ۪ٹھ ہٲوِتھ آ ہاں

گاوُنَس چھُ آز اگر تۄہہِ رٮ۪نٛٹَس پٮ۪ٹھ چھُ نیُن تہٕ تَتھ گَژھِ کَمٕے اَکھ زٕ ساس اگر تۄہہِ ہُتھ کَنۍ چھُ تہٕ پانٛژھ شےٚ ساس ما گَژھِ تۄہہِ چھُو تُہۍ وٕنِو بیٚیہِ پانَے وۄنۍ رٮ۪نٛٹَس پٮ۪ٹھ چھُوا تۄہہِ ضوٚرَتھ کِنہٕ ہُتھ کَنۍ تُہۍ وٕنِو مےٚ کینٛہہ چھُنہٕ پَراوے

ٹھیٖک چھُ کینٛہہ چھُنہٕ مےٚ چھِ فوٹوگرٛافی تہِ فوٹوگرٛافر تہِ ییٚتہِ سۭتۍ آسان فوٹوگرٛافی ہِنٛز وٮ۪ڈِنٛگ ویٖڈیو شوٗٹِنٛگ آسہِ تُلٕنۍ سۄ تہِ ہٮ۪کہٕ بہٕ یورَے سۭتۍ أنِتھ حظ اوکے السلام علیکُم